میڈِٹیشن تہٕ بریٖتھنٛگ اٮ۪کزرسایز اَگر بہٕ پوٚز وَنہٕ أسۍ چھِ نہٕ یتہِ تیٚوٗتاہ کران یہِ کِہینۍ کیازِ کہِ یپٲرۍ چھُ نہٕ یہِ تیٚوٗتاہ مطلب اَتھ بارَس منٛز تیٖژہ نالیج کِہینۍ گامو مٔنزۍ خاص کر گامو مٔنزۍ آ اَمہِ وجہہ سۭتۍ چھِ ییٚتہِ لُکھ یہِ واریاہ کَم کران بہٕ چھُس کران مطلب یہِ میڈِٹیشن یا بریٖتھنٛگ اٮ۪کزرسایز بہٕ چھُس کران یہِ واریاہ کَم واریاہ کَم ہاں اَگر أسۍ وُچھو یِم چھ کران واریاہ زیادٕ رول پٕلے منٛز چھِ یوگا پریکٹِس منٛز